مےٚ حظ کوٚر سَن سِکریٖن استعمال ییٚمہِ کہِ وجہ سۭتۍ حظ بَچے میٲنۍ تَم یۄس حظ بٕتھِس چھےٚ اَتھ حظ گٔے تَمام یِم حظ اَتھ گنٛدگی یِم فیفَر ٲسۍ درٛامٕتۍ تِم حظ گٔے مےٚ صاف شِفاف تہٕ بہٕ حظ چھَس ہٮ۪کان محسوٗس کٔرِتھ زِ میون بُتھ چھُ وٕنکیٚنَس اَکھ صاف تہٕ شِفاف چیٖز اَمہِ پروڈَکٹ وَجہ سۭتۍ